وعلیکُم السلام ؤنیُو أسۍ چھِ آفتاب میک اَپ میک اَپ آرٹِسٹ ؤنیُو تُہۍ کم چھُو اچھا ٹھیٖک أسۍ کیٚنہہ چھُنہٕ تۄہہِ یہِ تۄہہِ ضوٚرَتھ آسہِ یُس تۄہہِ لُک آسیو ضوٚرَتھ سُہ یی تۄہہِ برابر دِنہٕ تہٕ فِلحال چھِ مےٚ تۄہہِ کَر چھُو فوٹوٗشوٗٹ سَتھ اکٹوٗبَر سَتھ اکٹوٗبَر گژھِ نہٕ کیٚنہہ کیٚازِ کہِ مےٚ چھےٚ واریاہَن ۂنٛز چھےٚ اَسہِ بُکِنٛگ حظ رٔٹِتھۍ ترامہِ رَچمَژٕ تِمَن ہٮ۪کہٕ نہٕ وٕ ڈِلے کٔرِتھٕے نہٕ یہِ گژھِ نہٕ پاسِبُل کِہیٖنۍ اَسہِ گژھِ اَدٕ کیٚنہہ چھُنہٕ یَتھ چھُنہٕ اٮ۪کچٕوٕلی خانٛدَر سیٖزَن چھُ آزٕ اس لیے چھِ اَسہِ زیادٕ بُکِنٛگ حظ آمٕژ تہٕ ؤنۍ ییٚلہِ تُہۍ وَنان چھُو مےٚ چھِ اَمی دۄہ ضوٚرَتھ تہٕ کیٚنہہ چھُنہٕ تُہۍ ییٖزیو شےٚ اکٹوٗبَر ییٖزیو تُہۍ تہٕ تُہۍ ہٮ۪کِو لگ بگ ترٛےٚ بَجے ییٖزیو تُہۍ مگر برابر ییٖزیو أتھۍ ٹایِمَس تٔمۍ وِزِ کَڑٕ بہٕ تُہٕنٛدِ خٲطرٕ کَڑٕ بہٕ ٹایِم تہٕ بہٕ کَرَو تۄہہِ پانَے تہٕ تُہۍ کٔرِزیو مےٚ کال تہٕ اَدٕ وَلہٕ کیٚنہہ چھُنہٕ تُہۍ کٔرۍزیو مےٚ شےٚ اکٹوٗبَر کٔرۍزیو تُہۍ مےٚ کال تہٕ مےٚ روزِ ذہنَس منٛز بیٚیہِ ؤنۍزیو مےٚ مےٚ بیٚیہِ مطلب مےٚ چھِ ناو یِتھ کَنہِ اِق اِقرا تہٕ یہِ اصلی چھُ مےٚ ناو اچھا آ تہٕ بہٕ کَرو تُہُنٛد فوٹوٗشوٗٹ